آ أسۍ ہَسا گٔیے اَکہِ لَٹہِ چَکرَس اَہَربَل اَہَربَل پٮ۪ٹھ ہَسا نیوٗ اَسہِ اَکھ ڈِسجَن أسۍ گژھو کَوثَر ناگ کَوثَر ناگَس ہَسا چھِ یِوان پہاڑ سُہ ہَسا چھِ واریاہ راکی مطلب تَتھ منٛز چھِ کَنہِ یوت تور کھَسنہٕ تَتھ چھِنہٕ کُل وُل کٕہٕنۍ تور کھَسنَس لوٚگ اَسہِ ٹایم مگر سُہ ٹایم کِتھ پٲٹھۍ کوٚڑ اَسہِ اَسہِ ہَسا نیوٗ پانہٕ ؤنۍ ڈِسجَن فرٛٮ۪نٛڈو کہِ أسۍ أسۍ کَرو یہِ کَمپٕلیٖٹ پنٛنہِ ڈِٹٔرمٕنیشَن سۭتۍ ہَسا نیوٗ اَسہِ سُہ تور تام وٲتِتھ تَتھ وٲتۍ أسۍ کَوثَر ناگَس نِش یُس ہَسا ٹاپَس پٮ۪ٹھ چھِ تہٕ کوٚر اَسہِ سُہ فَتح